وعلیکُم السلام ورحمتہ اللہ آ بِلکُل جِناب تُہۍ کَم چھِو اچھا کیٛاہ چھُو تۄہہِ دارِ دراوازٕ چھِ بَناوٕنۍ آ بِلکُل بِلکُل بِلکُل آ وُچھ حظ جِناب أسۍ چھِ أسۍ چھِ تھاوان حِصہٕ اَتھ منٛز چھِ یِوان زٕ زٕ قٕسٕم اَکھ چھِ أسۍ دۄہ حِساب کران بیٛاکھ چھِ أسۍ کران اَمٲنی تہٕ اچھا تَمہِ پَتہٕ چھُو تۄہہِ آ اَگر تۄہہِ یَتھ منٛز تۄہہِ کَمفٕٹِبٕل یَتھ منٛز تُہۍ باسی یَتھ منٛز تۄہہِ ٹھیٖک باسیو سُے کٔرِو تُہۍ دۄہ حِساب چھِ دۄہ حِساب چھِ أسۍ ہٮ۪وان جِناب ٲٹھ شَتھ رۄپیہِ بیٚیہِ چھِ ہٮ۪وان پٕلَس بیٚیہِ گژھِ آسُن اَسہِ بَتہٕ تہٕ چاے آ اچھا یِتھ پٲٹھۍ تُہۍ اَمٲنی کٔرِو اَمٲنی یِتھ پٲٹھۍ أسۍ تَتَٮ۪تھ واتو أسۍ وٕچھو تۄہہِ کٔژ دروازٕ چھِو لاگٕنۍ کیٛاہ آسیو تۄہہِ اَمہِ مٔزیٖد کٲم تَمہِ حِسابہٕ وَنو أسۍ تۄہہِ اَمٲنی آ اَچھا جِناب تُہۍ چھِو وَنان اَمہِ نِش کَم کٔرِو آ اچھا اَمہِ نِش کَم چھِنہٕ تُہۍ اَگر مارکیٹَس منٛز ریٹ وٕچھِو اَمہِ نِش کَم چھِنہٕ آلموسٹ چھان ہٮ۪وان کیٚنہہ آ اَلبتہ تھوڑا بہت ہٮ۪کو بہٕ ساڑ سَتھ ہَتھ ہٮ۪کو کٔرِتھ پٔر ڈے چھُو تۄہہِ یعنی پٔر ڈے دۄہ چھُو تۄہہِ سا ساڑ سَتھ ہَتھ رۄپیہِ بَرٕنۍ بیٚیہِ چھُو تۄہہِ بَتہٕ تہٕ چاے دِنۍ تَتھ منٛز چھِ بَتہٕ اَکھ بیٚیہِ چھُو تۄہہِ چایہِ زٕ دِنۍ ٹھیٖک چھِ حظ تۄہہِ توٚروا فِکرِ مےٚ کیٛاہ ووٚن وٕچھ حظ سۄ حظ جِناب جِناب یِژھ پھِرِ بہٕ تور واتہٕ تُہٕنٛدِس تُہٕنٛدِس گرَس منٛز تَتہِ وٕچھٕ بہٕ کیٛاہ حِساب کِتاب چھُ کٔژ دروازٕ چھِ لَمبٲیی کۭژاہ چھےٚ تِمَن اَچھا قبضہٕ تہِ چھِ تِمَن پٮ۪وان لاگٕنۍ پَتہٕ وغیرہ وغیرہ حظ پَتہٕ چھِ پٮ۪وان چُٹھکِنۍ لاگٕنۍ وغیرہ تِم تہِ وٕچھو نہ أسۍ تَمی حِسابہٕ کوٗتاہ روزِ حِساب کِتاب ٹھیٖک اَگر تۄہہِ اَمٲنِیَس منٛزٕے ٹھیٖک چھُو باسان تَمی حِسابہٕ وَنو بہٕ اچھا تُہۍ ؤنۍتو مےٚ تُہۍ کَتہِ چھِو پرٛا پرٛاپَر اٮ۪ڈرٮ۪س کیٛاہ چھُو تۄہہِ تُہۍ کَتہِ چھُو اَصٕل پٲٹھۍ روزان تُہۍ ؤنِو مےٚ اَصٕل پٲٹھۍ کَتہِ چھِو تہٕ کیٛاہ چھِو روزان اچھا جِناب اَسہِ کر چھُ تیٚلہِ اوکُن یُن اچھا تۄہہِ کیٛازِ اچھا اچھا ٹھیٖک اَمہِ مٔزیٖد اَمہِ مٔزیٖد ما چھِ کیٚنہہ گَرَس منٛز کٲم تِژھ کانٛہہ تہٕ یُس اَسہِ لایق چھِ وٕچھ حظ جِناب وٕچھ حظ جِناب تۄہہِ وَنو بہٕ کَتھ اَکھ اَگر تُہۍ وٕچھِو نہ وٕنۍکٮ۪س مارکیٹَس منٛز مارکیٹَس منٛز چھِسو بہٕ تۄہہِ وَنان اَگر تُہۍ مارکیٹَس منٛز وٕچھِو نہ أکِس مارکیٹَس منٛز مارکیٹَس منٛز چھَنہٕ تیٖژاہ ریٹ کیٚنہہ ییٖژاہ مےٚ تۄہہِ مطلب مےٚ کٔرمو تۄہہِ قَدٕر اَکہِ حِسابہٕ کوٚرمو مےٚ تۄہہِ قَدٕر قَدٕر ساڑ سَتھ ہَتھ رۄپیہِ چھِنہٕ ہٮ۪وان مارکیٹَس منٛز تہِ کیٚنہہ تۄہہِ وَنو یِتھ پٲٹھۍ أسۍ چھِ وۄنۍ چھِ أسۍ تۄہہِ برادٔری حِسابہٕ کوٚرمو بہٕ تۄہہِ ساڑ سَتھ ہَتھ کوتاہ کوٚرمو بیٚیہِ کوٚرمو بَتہٕ بیٚیہِ چھُو چاے چایہِ زٕ بیٚیہِ چھُو تۄہہِ بَتہٕ اَکھ دیُن ٹھیٖک چھِ حظ آ بِلکُل بِلکُل مےٚ توٚر فِکرِ ٹھیٖک ییٚکیٛاہ آ تہٕ ٹھیٖک گوٚو تیٚلہِ ہہ بہٕ یِمہٕ تیٚلہِ ہہ